ہٮ۪لو وعلیکُم السلام اۭں مےٚ حظ اوس چار چناری تام گژھُن اۭں اۭں بہٕ چھَس ٹوٗرِسٹ اَہن حظ اۭں چار چناری چھُ مےٚ گژھُن أسۍ حظ چھِ واریاہ گۄڈٕ ؤنِو مےٚ تُہۍ کیٛاہ چھےٚ ریٹ اَتھ اور تام گژھنَس تہٕ سُہ حظ گوٚو زیادٕ تھوڑا کَرُس کَم پَہَم نَہ مےٚ چھِنَہ واریاہ بٔچی تہِ چھِ مےٚ واریاہ سۭتۍ أسۍ کَرو تیٚلہِ اَکھ زٕ بوٹ ژٕ وَن تہٕ مےٚ مگر ریٹ کَر اَصٕل پَہَم یہِ کیٛاہ چھَکھ وَنان پانٛژھ ہَتھ سُہ ہے گوٚو زیادٕ وۄنۍ کوٗتاہ چھَکھ ژٕ وَنان وۄنۍ کوٗتاہ گژھِ نَہ نَہ نَہ بہٕ دِمَے ترٛےٚ ہَتھ رۄپیہِ ترٛےٚ ہَتھ رۄپیہِ چھی ٹھیٖک ٹھیٖک چھی ترٛےٚ ہَتھ اَتہِ کیٛاہ چھُ چار چناری کیٛاہ چھُ اَتہِ کیٛاہ چھُ دَپان ہَے یہِ چھُ واریاہ اَصٕل جاے کَم کُلۍ چھِس اَتہ لٲگِتھ کَم کُلۍ چھِس اَتہِ بیٚیہِ کیٛاہ چھُ کھٮ۪نَس چٮ۪نَس خٲطرٕ چھےٚ کیٚنٛہہ ہینٛڈِکرٛافٹ چھےٚ اٮ۪ویلِبٕل آسیٛا تَتہِ ہینٛڈِکرٛافٹُک میٚٹیٖر کھٮ۪نہٕ خٲطرٕ آسیٛا کیٚنٛہہ چیٖز وۄنۍ ساڑ ترٛےٚ ہَتھ تَتہِ پٮ۪ٹھ کوٗتاہ چھَکھ ژٕ ونان درگاہ تام چار چنا وۄنۍ وَن تہٕ ژٕ مےٚ ٹوٹَل کوٗتاہ چھُ مےٚ دیُن ییٚتہِ پٮ۪ٹھ تہٕ چار چناری پٔکِو تیٚلہِ نَہ نَہ تُرٛواہ شَتھ گوٚو زیادٕ تہٕ ساس رۄپیہِ دِمَے بہٕ تہٕ کَر وۄنۍ تٔتھۍ پٮ۪ٹھ ڈَن أسۍ چھِنَہ چھِ مگر یہِ گوٚو نَہ وۄنۍ زیادٕ پٔکِو حظ تیٚلہِ پٔکِو